ہیلو اسلام علیکم راتھ اوس مےٚ بیگ حظ پیومُت یور یِتُھے لاچوک گٔیے ییٚلہِ ٹرپس پٮ۪ٹھ ٲسۍ أسۍ گٔمٕتۍ مےٚ پیوو تَتہِ بیگ تَتھ منٛز چھِ امپارٹنٹ ڈاکمینٹٕس کاغز چھِ تَتھ منٛز زیادٕ امپارٹنٹ فون چھُ سُہ چھُ واریاہ ضروٗری مےٚ اَگر باقٕے پَلو وَلو آسن سَہلٕے اوس مَگر یہِ ڈاکمینٹٕس چھِ کاغز چھِ باقٕے چیٖز چھِ اَگر تُہۍ وۄنۍ یژھو مہربٲنی کٔرِتھ مےٚ یہِ واپَس کَرُن سُہ گٔیے تُہنٛز مہربٲنی تہٕ بہٕ کرٕ ہاو تۄہہِ فون نمبر سینٛڈ یا کٔرِو تُہۍ مےٚ کال یا واتہٕ بہٕ پانہٕ تتٮ۪ن یا اَگر تۄہہِ لوٚگوٗ یہِ مہربٲنی کٔرِتھ تیٚلہِ کٔرِو تُہۍ یہِ واپَس یہِ بہٕ واتہٕ اوٚتانۍ تیٚلہِ ان شاء اللہ تہٕ بہٕ کَرٕ یہِ کَلیٚکٹ اَگر گٔیے اَگر وۄنۍ ہٮ۪چِس نہٕ بہٕ وٲتِتھ کِہینۍ تہٕ تیٚلہِ کٔرِو تُہۍ مہربٲنۍ تہٕ یا کٔرِو تُہۍ سۄ یِتھ پٲٹھۍ وۄنۍ سَبمِٹ یہِ کُنہِ طریٖقہٕ سوٗزِو تہٕ یا وٲتِو پانہٕ مہربٲنی کٔرِتھ یا ؤنیو مے کتَٮ۪تھ چھُ واتُن تہٕ بٕے واتہٕ مَگر یہِ چھُ رَٹُن مےٚ ضروٗری کیازِ کہِ مےٚ چھُ اَتھ منٛز فون مےٚ چھِ پروبلِمٕز گژھان فون چھُ آز امپارٹنٹ ڈِوایس تہٕ اس لیے پٔلیٖز بہٕ واتہٕ توٗرۍ تیٚلہِ یا اَگر نہٕ بہٕ وٲژٕس تیٚلہِ ترٲیو تُہۍ کیازِ کہِ اَتھ منٛز چھِ بیگس منٛز مےٚ باقٕے چیٖز تہِ یِم ضروٗری چھِ واریاہ بیگس منٛز چھِ آسان ویسے بی امپارٹنٹ چیٖزٕے آ ٹھیٖک چھُ وۄنۍ واتہٕ بہٕ تیٚلہِ اوٚتن یا یِیِو تُہی تہٕ اَگر تۄہہِ یَپٲرۍ اوسُو چکر کیٚنٛہہ تیٚلہِ ترٲیو تُہی مہربٲنی کٔرِتھ آ چلو چلو نہ اَتھ منٛز چھُ مےٚ فونُک تہٕ بیٚیہِ کاغزَن ہُنٛد زیادٕ امپارٹنٹ فون چھُ مجبوٗری اکھ چیٖز آز تہٕ فون کاغز چھ ضروٗری اۭں بہٕ چھَس یِژھان کہِ مےٚ گژھِ ہا جلد سے جلدی بیگ مِلُن راتہٕ پٮ۪ٹھ گٔیے مےٚ پَریشٲنی اس لیے مہربٲنی اَگر تُہی دِیو تہٕ گوٚو بیٹر اگر نہٕ تیٚلہِ واتہٕ بہٕ پانہٕ تہِ أسۍ کرو یہِ کَلیکٹ چلو اَدٕ کیاہ اسلام علیٖکُم